اسلام وعلیکُم تۄہہِ چھُ حظ چایہِ ضوٚرَتھ کٔژ کَپ اَچھا یہِ چھِ گژھان حظ ژَتجی رۄپیہِ اَکھ زیادٕ چھِنہٕ گژھان یہِ چھِنَہ اَتھ چھِ لَگان واریاہ زیادٕ محنت کَم کَم گَژھِ اَتھ تۄہہِ حظ چایی چیٚنی چھو تہٕ پانٛژھ تٕرٛہ رۄپیہِ گژھِ پانٛژھ تٕرٛہ رۄپیہِ گژھِ تۄہہِ چھُ حظ پَتَہ اَتھ چھِ لَگان واریاہ زیادٕ محنت اَسہِ چھِ پٮ۪وان چایہِ بَناونہٕ خٲطرٕ گۄڈٕ وارایاہ چیٖز ژھانٛڈٕنۍ تۄہہِ چھُو پانَس تہِ پاے تُہۍ ٲسِو پانہٕ تہِ بَناوان اَتھ چھُنہٕ حظ لَگان وٕچھ گۄڈٕنٮ۪تھٕے چھِ اَتھ آب لَگان تٔمۍ پَتہٕ چاے تیٚمۍ پَتہٕ چھِ اَسہِ اَتھ خٲطرٕ پھُل نوٗن پَتہٕ گوٚو یہِ یَتھ پٮ۪ٹھ بَناوو تَتھ تِم چیٖز تہِ چھِ لَگان گٔے نَہ واریاہ محنت یوٗتاہ نہٕ یہِ وٕ تُہۍ کوتاہ چھُ وَنان تٕہٕنٛز نظر کیٛاہ چھِ تٕہٕنٛز نظر کۭژاہ چھِ تٕہٕنٛز نظر کۭژاہ چھِ اہن حظ آ بہٕ چھِ سَے وَنان مۄخثر دِمَے بہٕ پانٛژھ تٕرٛہ رۄپیہِ بَس تٔمۍ علاوٕ گژھنہٕ تٔمۍ کَم گژھنہٕ کِہی پٕنٛژٕ چھِنَہ گژھان زیادٕ کَم تۄہہِ چھِ حظ خٲرٕے تُہۍ چھُ وَنان مےٚ ژتجی پٮ۪ٹھ وات ژٕ سیوٚدُے پٕنٛژٕ یہِ گوٚو نَہ واریاہ کَم اے تۄہہِ چھِنہٕ حظ وٕچھ حظ أسۍ کیٛاہ چھِ کَران أسۍ چھِنَہ دِوان ژَجِہٲن رۄپیَن چایہِ کَپ تَتھ سۭتۍ چھِ أسۍ دِوان اَکھ گَرِچ ژوٚٹ تہِ تَتھ ژۄچہِ خٲطرٕ تہِ چھِ اَسہِ واریاہ زیادٕ محنت لَگان دِوان چھِنہٕ حظ اَکھ ژوٚٹ تہِ تَتھ سۭتۍ مُفٕت تہٕ یہِ تَتھ خٲطرٕ تہِ چھِ اَسہِ محنت لَگان آ وٕ چھِو حظ تۄہہِ ضوٚرَتھ یِہوے چھِ مۄخثر وٕ چھُوا تۄہہِ ضوٚرَتھ آ پانٛژھ تٕرٛہ گژھیو فاینَل کٔژ کَپ چھِ تۄہہِ وٕ ضوٚرَتھ تیٚلہِ گٔیو تۄہہِ پانٛژھ تٕرٛہ پانٛژھ تٕرٛہ رۄپیہِ یہِ گٔیو تۄہہِ سَتَتھ رۄپیہِ ٹھیٖک چھےٚ آ یہِ بِہِو تُہۍ ہوٹلَسَن تہٕ بہٕ دِمو تۄہہِ ہَہ